ٹیکنالوجی تہٕ انٹرنیٹ أکِس اِنسانَس فٲیدٕ مند تتھ ایجہِ منٛز ضوٚرتھ یتھ منٛز سُہ ڈیرٕ گژھان چھِ یا سُہ ایج یُس تٔمِس پنژاہ شیٹھ کھۄتہٕ زیادٕ اَگر ٲس دۄہ کھۄتہٕ دۄہ وٕچھو اَزُک اِنسان چھُنہٕ ہٮ۪لدی تِیُتھ آسان کینٛہہ یُتھ پرون انسان اوس ہٮ۪لدی آسان کیازِ کہِ یہِ اوس عمر بر کٲما کران یہِ اوس عُمر بر تِم کامہِ کران ییٚمہِ سۭتۍ أمۍ سنز ہٮ۪لدی اوس سٹرانگ روزان أمۍ سُنٛد فِزِکل اوس سٹرانگ روزان أزۍ کِس لڑکس أزۍ کِس جوانس چھنہٕ ہیٚلٕتھ سُہ کینٛہہ اِتھ کٔنۍ پرون اوس آسان تَوَے چھِ بینفشل اتھ انٹرنیٹ کیازِ کہِ أمۍ سنٛد سُہ پریشٲنی ہُنٛد أمۍ سنٛد سُہ دۄہ کھۄتہٕ دۄہ دیلی ؤرکنی ریٹر چھِ گژھان أمی سنٛد سُہ گورمنٹ جاب آسہِ یا پریوٹ جاب آسہے پَتہٕ اوسأمِس دۄہس پریشٲنی آسان سُہ پریشٲنی دور کرنہٕ خٲطرٕ انٹرنیٹ چلاونہٕ خٲطرٕ سُہ پریشٲنی دور کرنہٕ خٲطرٕ چھِ ٹِی وی وٕچھان یہِ چھِ اَکھ پنٕنۍ شو وٕچھان یہِ چھِ اَکھ ایجوکیشنل شو وٕچھان یہِ چھُ اَکھ سُہ شو وٕچھان ییٚمہِ سۭتۍ یہِ آوُر چھِ روزان کیٛازِ یہِ چھِ ڈپریشنُک شکار گژھان أمۍ سٕنٛدۍ پنژاہ ژتجی ؤریَن ہُنٛد کٲم کرنُک عادت ییٚلہِ أمۍ سٕنٛز سۄ کٲم ایٹ اےٚ ٹایم چھُی نہ یہِ چھِ گژھان تھوڑا بہت ڈپریشنُک شِکار امہِ خٲطرٕ چھِ یہِ ٹی وی وٕچھان امہِ خٲطرٕ چھِ یہِ نیہِ نوزٕ وٕچھان امہِ خٲطرٕ چھِ یہِ اَکھ فیملی شو چھ یُس أمۍ سٕنز زندگی تھوڑا حسیٖن یا رنگیٖن بناوان چھِ انٹرنیٹ خٲطرٕ چھِ أمِس یہِ أمۍ سُنٛد نیہِ نوٕز أمۍ سُنٛد یوٗٹیوٗب أمۍ سُنٛد فیس بُک أمۍ سٕنز گول یا أمۍ سٕنز آرٹیفیشل انٹیلیجنس یہِ تھوڑا آسان کران یہِ چھِ لوٗکَن سۭتۍ کتھٕ کران یہِ چھِ روزان کنکٹڈ یِمَن سۭتۍ امہِ سۭتۍ چھُ یہِ پانہٕ تہِ ژینان بیٚیہِ چھَنہٕ یہِ دوان باقٮ۪ن تہٕ ژینہٕ